وعلیکُم اسلام ٹھیٖک شُکُر رۅبَس کُن تُہۍ چھِوا ٹھیٖک

کیٛاہ چھُس گَژھان

ٹھیٖک آ تۅہہِ کَر چھُو یَتھ سافٹہٕ ویٚر اَپڈیٹ کوٚرمُت اَچھا ٹھیٖک ٹھیٖک یہِ آپریٚٹِنٛگ سِسٹَم کُس چھُ اَتھ وِنٛڈوٚز کیٛاہ چھُس چَلان وِنٛڈوز ٹیٚن بوٗٹِنٛگ ووٗٹِنٛگ چھَ اَتھ ٹایِم لَگَان کِنہٕ نہ جَلدی چھُ گَژھان یَلہٕ یہِ اچھا ٹھیٖک ٹھیٖک یہِ تۅہہِ کَریوا اَتھ یہِ ٹھیٖک تُہۍ وُچھ زِہے اَتھ چھُنہٕ یہِ بِلوٗٹُتھَس پیٚٹھ یُس اوٚپشیٚن چھُ یِوان ٹرٛابُل شوٗٹَس پیٚٹھ تۅہہِ وُچھوا تَتیٚن کیٛاہ چھُ ہاوان کِنہٕ سُہ کوٚروٕ نہ تۅہہِ چیٚک کِہیٖنٛۍ ٹھیٖک چھُ کِہیٖنٛۍ چھُنہٕ پَرواے تُہۍ أنۍزیٚو یہِ یور شاپَس پیٚٹھ أسۍ دِمو اَتھ ییٚتی نَظر کیٛاہ مَسلہٕ چھُ تہٕ بہٕ وُچھ ییٚتہٕ نَسٕے کیٛاہ آسیٚس تہٕ ییٚتہٕ نٕے کَرہوس چیٚک أسۍ یہِ ٹھیٖک یہِ چھُنہٕ کِہیٖنٛۍ زِیادٕ یہِ چھُنہٕ کیٚنٛہہ أمۍ اَمہِ عَلاوٕ چھِ حظ بیٚیہِ کانٛہہ پرٛابلِم اوٚنمُت کَر چھُ تۅہہِ یہِ چلان اوسا اوٚتام ٹھیٖک واے فاے اوسا توٚتام گَژھان کَنیٚکٹہٕ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک چھُ کِہیٖنٛۍ چھُنہٕ پَرواے تُہۍ أنۍزیٚو یوٚتنَس نا أسۍ دِمو بہٕ دِمَس ییٚتہٕ نَسےٕ نظر بہٕ وُچھٕ کیٛاہ پرٛابلِم آسیٚس تہٕ یہِ گَژھِ ٹھیٖک کیٚنٛہہ چھُنہٕ تہٕ تَمہِ عَلاو تہِ اگر کانٛہہ اِشوٗ چھُ نہ یِتھٕ پٲٹھۍ نےَ ہیٚکو ؤنۍتھٕے کیٚنٛہہ تِکیٛاز اَتھ وُچھٕ بہٕ مےٚ تَرِ اَتۍ نَسٕے سَمٕج وۅنۍ وَنہٕ ہا بہٕ تۅہہِ فونَس پیٚٹھ تہٕ مگر تۅہہِ کَتہِ یٖیوٕ سیٚود اَصٕل پٲٹھۍ سَمٕج کیٛاہ کیٛاہ چھُ کَرُن تُہۍ أنۍزیٚو یوٚتنٕے بہٕ دِمہٕ اَتھ ییٚتہِ نَس نَظر پانٕے بہٕ وُچھ کیٛاہ پرٛابلِم آسیٚس صُبحَس أنۍزیٚو تُہۍ پَگاہ باہ بَجے لَگ بَگ ٹھیٖک چھا چَلو ٹھیٖک چھُ اَدٕ حظ